آزکَل یُس وٕچھنہٕ چھُ یِوان واریاہ یِم چھِ ایپ چھِ یوٗز اِستعمال چھ گَژھان گۄڈنیٚتھ چھُ آز یہِ آزکَل یِم پھیس بُک چھِ زیاد پَہمَتھ یوٗز گَژھان اِنَسٹاگرام چھُ گَژھان زیاد پَہمَتھ یوٗز ٹیٚلِگرام چھُ گَژھان وَٹس ایپ چھُ گَژھان یِمو سۭتۍ اکھ اِنسان اکھ أکِس سۭتۍ کتھ چھِ ہیٚکان کٔرِتھ تہٕ یِمو سۭتۍ یِمو ایپو سۭتۍ یِم آسہَ یِم درایہِ یِم أسۍ آزٕ یوٗز چھِ اِستعمال چھِ کَران اتھ مَنٛز چھِ کینٛہہ فٲیدٕ تہِ کینٛہہ نۄقصان تہِ فٲیدٕ چھِ یہِ ہان کہِ دُنہِچ خَبَر چھِ تَران امہِ تَل فِکرٕ دُنیاہَس مَنٛز کَم یِم چھِ گَژھان دُنیِہٕچ تم دُنیاہ کوٚت ووت کیاہ ووت تہٕ امہِ تَل چھ یِمو سۭتۍ چھُ فٲیدَس مَنٛز چھ یِہوٚے نَنان خَبرَن مَنٛز چھِ وچھان کتھ جایہِ کیاہ گوٚو کیا آو یہِ کَرنہٕ سٲلِم کیٚنٛہہ چھِ یِوان امہِ مَنٛز مَگَر نۄقصان چھ زٕ امہ سۭتۍ یہِ امس یِمو ایپو سۭتۍ یا پھیس بُک یا انَسٹاگرام چھ وٹس ایپو سۭتۍ امہِ امۍ کٔر اتھ چھ یِم أزِک یِم چھِ جَوان یِم لُکھ چھِ اتھ یِم چھِ تُلان اتھ ناجٲیز فٲیدٕ یِم چھِن اتھ فٲیدٕ اصل فٲیدٕ تُلان کینٛہہ یِم چھِ اتھ ناجٲیز فٲیدٕ تُلان یمو لوگ یہِ غَلَط اِستعمال کَرُن ییٚتَس یِم یا گوٗگل پَنن ییٚتَس یِم پانَس خٲطرٕ ہیٚچھہٕ ہَن کینٛہہ پَننِس پَرنَس تعلیٖم خٲطرٕ ضوٚرَتھ لَگہِ ہَکھ تتھ جایہِ چھِ یِم غَلَط کامٮ۪ن کُن لَگان غَلَط چیٖز ہیٚچھان یُس یِمن یِہندٮ۪ن زِندَگِیَن خٲطرٕ نۄقصان دیٚہہ چھُ یا یِہنٛدٮ۪ن پھیملی خٲطرٕ نۄقصان چھُ یِہٕنٛد گَرٕکۍ چھِ یَسان یِم ہیٚچھہٕ ہَن شوقہِ سان چھ بَچَن پھون یِوان دِنہٕ بَچَن تعلیٖم تاکہِ یِم ہیٚچھہٕ ہَن کینٛہہ یِم کَرَن یِم ہیٚچھہٕ ہَن امہ سۭتۍ کینٛہہ یِم کَرَن کینٛہہ حٲصل مَگَر یِم بَچہِ کیاہ چھِ کَران یِم چھِ کَران کٲم یِم چھِ غَلَط اِستعمال کَران اتھ یِم چھِ اتھ اکھ أکِس سۭتۍ غَلَط اِنسانَن سۭتۍ کتھ باتھ کَران تَتھ مَنٛز چھ پَنن غَلَط یِم ویٖڈیو تُلان تِم کھالان مستی کَران پَرنک فٲیدٕ چھِ نہٕ یِم اتھ مَنٛز بِلکُل تہِ تُلان کِہیٖنھۍ صرف آسان یہِ تمن اِتھے کَنۍ مَطلَب فضول فضول کامہِ چھِ فونَس مَنٛز امہ فون سۭتۍ کَران یُس یہِ فون آو سماٹ فون امہِ سۭتۍ گے واریاہ تَبٲہی مَطلَب واریاہ تَبٲہی واریاہ بَچَن ٲسۍ دِوان گَرٕکۍ شوقہٕ سان امہِ موٗجوٗب فون تاکہِ میون بَچہِ ہیٚچھِ کینٛہہ یہِ بَنہِ کینٛہہ یہِ کَرِ حٲصل کینٛہہ پَرنَس خٲطرٕ لَگٮ۪س بَکار مَگَر امۍ بَچَن کیاہہ کوٚر امۍ تُل اتھ واریاہ بَڑیٚو کیاہہ بَچَو آز چھِ اتھ بَڑیٚو تہِ تہٕ بَچَو تہِ ناجٲیز فٲیدٕ تُلمُت زیا اتھ یوٗتاہ یہِ فٲیدٕ دِوان اوس مَگَر تمہِ کھۄتہٕ ژوٚر دیُت امۍ نۄقصان نۄقصان پانے کوٚر اَسہِ نۄقصان پانے لٔگۍ أسۍ اتھ غَلَط اِستعمال کَرنہٕ أسۍ چھِ اتھ أتی وٕچھان فضول کینٛہہ چیٖز وٕچھو فضول ویٖڈیو وٕچھو تہٕ یِم نہٕ سانہِ خٲطرٕ فٲیدٕ منٛد آسَن کینٛہہ تِمے چیٖز چھِ وٕچھان تِمے کامہِ چھِ آسان أسۍ پھونَس پیٚٹھ کَران یُس نہٕ سانہِ خٲطرٕ فٲیدٕ مَنٛد چھُ آسان کِہیٖن أسۍ چھِ اتھ واریاہ غَلَط فٲیدٕ تُلان نَتہٕ دیٖہا اَسہِ یہِ فٲیدے یہِ چھُ سماٹ فون امہِ سۭتۍ مِلہا اَسہِ فٲیدے مَگَر اَسہِ تُل اتھ پاناے نۄقصان أسۍ چھِ اتھ غَلَط اِستعمال کٔرِتھ تُل اَسہِ اتھ واریاہ فٲیدٕ کیازِ گۄڈنیٚتھ أزچہِ یِم یِم زیاد یِم چَلاوان چھِ ایپہٕ پھیس بُک پیٚٹھٕ تتھ پیٚٹھ چھُ غَلَط فٲیدٕ یِوان تُلنہٕ تہٕ پَتہ چھ یا وَٹس ایپ چھُ تتھ سۭتۍ چھ پنُن ٹایم ضایہِ کَران ہُہ یہِ اِنَسٹاگرام چھُ تَتھ سۭتۍ چھ پَنُن ضایہِ کَران کہِ مَطلَب ژھیٚرِس مَنٛز أسۍ چھِن اتھ کانٛہہ اصل فٲیدٕ تُلان کینٛہہ أسۍ چھِ نۄقصانٕے پَننِس پانَس خٲطرٕ چھِ نۄقصان دہ بَناوان یہِ ہیٚکو أسۍ اَگَر أسۍ امہ دُنیاہ معلومات چھِ امہ سۭتۍ گَژھان خَبَر دٲری چھِ اَسہِ گَژھان امہ موبایل فون سۭتۍ مَگَر ییٚلہِ اَسہ اتھ پَننوٚے غَلَط فٲیدٕ تُل امہ سماٹ فون سۭتۍ اَسہِ تُل نہٕ اَسہِ توٚگ نہٕ اتھ فٲیدٕ تُلُن اصل فٲیدٕ کِہیٖنی یہِ اوس سانہِ خٲطرٕ فٲیدٕ مَنٛد چیٖز مَگَر اَسہِ بَنوو اتھ سۭتۍ اَسہِ بَنوو اتھ پانے نۄقصان دیہہ چیٖز بَنوو اَسہِ اتھ موبایل فونَس پانے نَتہٕ دیٖہا اَسہِ یہِ واریاہ فٲیدٕ اَگَر اَسہِ تَگہِ ہا أسۍ ہیٚچھ ہو امہِ پیٚٹھ واریاہ حٲصل کَرو کینٛہہ اکھ اصل لایِف پنٕنۍ بَناوہو پَنِس پَرنَس مَنٛز لَگہِ ہا کَرِہا اَسہِ یہِ مَدَد مگَر اَسہِ کیاہ کوٚر کٲم اَسہِ تُل اتھ نۄقصان تُل اتھ نۄقصانٕے یوتَن أسۍ چھِ امہِ سۭتۍ سۄ کٲم کَران أسۍ چھِ غَلَط کامہِ کُن چھِ ہیٚکان یِتھ مَطلَب اسہِ زَن امہِ سۭتۍ چھِ اَسہِ زَن شیطٲنی کامٮ۪ن کُن چھِ أسۍ امہ سۭتۍ امہ فونہٕ سۭتۍ لَگان اَسہِ چھُنہٕ تَگان امہِ سۭتۍ پَنُن فٲیدٕ اصل فٲیدٕ تُلُن کینٛہہ یتھی ٹایمَس أسۍ فون رَٹو اتھَس کیٚتھ تٔتھی ٹایمَس چھِ أسۍ اتھ غَلَط اِستعمال کَران یِتھے کَنۍ فضول ٹایمَس چَلاوان وٕچھان ہُہ یہِ یہِ چھِ نہٕ کَران کہِ ٹایم تہِ چھ آسان وقت چھ قۭمتی آسان أسۍ چھِ وَقتَس تہِ فٲیدٕ تُلان کینٛہہ أسۍ چھِ امہِ فونہٕ سۭتۍ وَقتِچ وَقت لوگُن امہ سۭتۍ ضایہِ گَژھُن امہِ فونہ سۭتۍ لوگُن یہِ پھون امیُک یہِ چھُ نۄقصان چھُ امہِ سۭتۍ گوٚو یہِ تہِ أمۍ لوگ سون ٹایم کَرُن ضایہِ واریاہ ٹایم لوگ أمۍ سون ضایہِ کَرُن تِکیاہ ییٚلہِ نہٕ اَسہِ اتھ فٲیدے تُل امہِ سۭتۍ گوٚو اَسہِ ٹایمے ضایہِ اَسہِ چھِ امہِ سۭتۍ یہِ چھُ سون وَقت کَران ضایہِ آز کیاہ چھُ آسان اَگَر آز کانٛہہ تہِ گَرٕکۍ بٲژ آسو داہہ بٲژ بِہِتھ سٲلِم چھِ آسان فونَن سۭتۍ وٕچھان یِتھے کَنۍ کٲنٛسہِ اکھ أکِس سۭتۍ ٲسۍ کتھ باتھ کَران آسان اِنسان گۄڈٕ سُہ تہِ نہٕ کینٛہہ سٲلِم آسان پَننٮ۪ن پَننٮ۪ن پھونَن سۭتۍ چھِ آسان سٲلِم بِہِتھ تہٕ کتھ باتھ نہٕ کَران اکھ أکِس صرف آسان پھونَن گِنٛدان اِنسان اوس پانیں وٕنۍ کتھ باتھ کَران گَرَن مَنٛز یا پوٚژھ ییہِ سُہ تہِ آسان پھونسے سۭتۍ بِہِتھ اَسہِ توٚگ نہٕ اتھ فٲیدٕ وٲیدٕ تُلُن کِہِنۍ